سٲنِس اَننت ناگَس منٛز چھِ واریاہ زیادٕ اِنفرٛاسِٹرَکچر یَتھ منٛز زِ تِم اسہِ چھِ نَیہِ نَیہِ بِلڈِنگٕس یِوان یِموٚو ذٔریعہِ أسۍ ہَر کانٛہہ مَدد چھُ میلان فار ایٚکزامپٕل اَگر اسہِ ہوٹَلٕز چھِ آسان پَننِس گامَس منٛز اسہِ دِتۍ گورمنٹَن ہوٹَل تہِ یَتھ منٛز أسۍ پَنٕنۍ نیٖڈٕس چھِ کران فُل فِل ٲں سٲنِس اِکنامِک یُس اِکنامِک کلچر چھُ سُہ تہِ چھُ واریاہ زیادٕ اصٕل بیٚیہِ یُس سون کلچر چھُ تَمیٛک تَتھ متعلق تہِ چھُ اسہِ واریاہ زیادٕ فٲیدٕ میلان اَتھ منٛز اَتھ منٛز آیہِ واریاہ سوشَل چینٛجٕز اِمپیکٹہٕ ٲں ریٚزڈیٚنٕس تہِ گوٚو واریاہ زیادٕ اصٕل کیٚمپَس یونیوَرسٹی آف کشمیٖر تہِ دِژٕکھ اکھ گورمیٚنٛٹ سکوٗلٕز ییٚمہِ ذریعہ نہٕ اسہِ کانٛہہ تہِ پرٛابلِم چھِ گژھان